جِناب یِتھ پٲٹھۍ مےٚ دوٚیم پروڈکٹ آرڈر کوٚر کوٚر سُہ اوس اکھ ٹروزر تہٕ بیٚیہِ اوس اکھ بوٗٹ اوٚنمُت مےٚ اَتھ منٛز درایہِ مےٚ ڈف ڈِفیکٹ تہِ دراو مےٚ یہِ پروڈکٹ اور صاف تہِ دراو مےٚ یہ مطلب کینٛژس کالَس چلیٚو مےٚ یہِ مطلب یُس مےٚ بوٗٹ اوس آرڈر کوٚرمُت یہِ چلیٚو مےٚ کیژس کالَس ٹھیٖک پٲٹھۍ لیکِن اَتھ دراو نہٕ توٗتاہ ٹایم کیٚنہہ اور اَمہِ وجہہ سۭتۍ اَمہِ وجہہ سۭتۍ گٔیٚے مےٚ پَتہٕ پرابلِم بہٕ چھُس اَتھ یہِ کَرے مےٚ میٚشوٗ پٮ۪ٹھ آرڈر اور مِشوٗوس پٮ۪ٹھ یِتھ پٲٹھۍ مےٚ یہِ آرڈر کوٚر اَتھ منٛز یہِ اوس مےٚ اَصٕل ڈِسکونٹس پٮ۪ٹھ اور یِتھ پٲٹھۍ مےٚ یہِ ڈِسکونٹس پٮ۪ٹھ آرڈر کوٚر یِتھ پٲٹھۍ مےٚ یہِ گرٕ ووٚت وِدٕن ٹایم ووٚت مےٚ یہِ مَگر اَتھ اتھ منٛز دراے مےٚ اَتھ یُس مِکسچر اوس اَتھ یُس میٹیٖریل اوس یوٗز گوٚزمُت گوٚومُت سُہ اوس خراب میٹیٖریل ٹھیٖک میٹیٖریل اوس نہٕ سُہ کیٚنٛہہ لیکِن تَمہِ پَتہٕ تہِ اوس سُہ کَم ریٹَس ییٚمہِ حِسابہٕ مےٚ مطلب پونسہٕ ٲسۍ تَتھ بٔرمٕتۍ تَمہِ حِسابہٕ اوس سُہ ٹھیٖک اور بہٕ چھُس مطلب سُہ اوس تَمہِ حِسابہٕ ٹھیٖک لیکِن زیادٕ کال دراو نہٕ تَتھ کیٚنٛہہ مطلب یِژھ پٲرۍ بہٕ کالج اوسُس گژھان تَتھ درایہِ یِمے کالیجِک زٕ ژور چکر تَمہِ پَتہٕ تہِ دراو نہٕ تَتھ ٹایم کِہینۍ